تارکن تہٕ دُنۍیاہس متلعق پرنہٕ سۭتۍ چھُ اسہِ واریاہ ہیچھان یتھ کاٹھۍ کہ دُنۍیا کوٗتاہ بوٚڑ چھ یہِ کتھ پٲٹھۍ آو وُجودس منز یہِ کتھ پٲٹھۍ بنیو تہٕ اتھ منز کیاہ کیاہ چھُ کٔم کٔم زٲژٕ چھِ اتہِ بسان تہٕ بیٚیہِ کیاہ کیاہ چیز چھِ دُنۍیاہس پیٹھ تہٕ تارکن متعلق پرنہٕ سۭتۍ چھِ اسہِ تارکن ہنز جانکٲری مِلان یتھ کٲٹھۍ کہ تارکھ کۭتیاہ بٔڑۍ چھ یِم کتھ پٲٹھۍ چِھ بنیٚمتۍ تہٕ دُنۍیاہَس منز کۭتیاہ تارکھ چھ درتی نزدیک کُس تارُک چھ بیٚیہِ کتھ پاٹھۍ چھ یم لایٹ دِوان تہٕ بیہِ کتھ پاٹھۍ چھ یم گیسَن ہند بنیمٕتۍ تہِ واریاہ واریاہ